وعلیکُم سلام آ أسۍ چھِ تِمَے اَچھا

اَچھا

بیڈ کیٛاہ چھُ سُہ اَچھا لٲو باو گوٚو تٔمِس واریاہ ٹایِم کِنہٕ کیٚنٛہہ ٹایِم پانٛژھ دَہ دۄہ گوٚو تۄہہِ مطلب کوٚرُو کیٚنٛہہ تٔمِس خٲطرٕ کیٚنٛہہ میڈِسَن یا بیٚیہِ کُنہِ جایہِ کُنہِ میڈِکَل شاپہٕ طصحہپظ پٮ۪ٹھ اَچھا کِہیٖنٛۍ نہٕ اَچھا یہِ چھُ گژھان ویسے اَز کَل بٹَن تہٕ تُہۍ کٔرِو کٲم تہِ تُہۍ ییٖزیٚو صُبحَس یوٗرۍ مطلب یا سٲنِس کِلنِکَس پٮ۪ٹھ تہٕ أسۍ کَرَو تِمَن اَکھ اِنٛجَکشَن تہٕ بَس یہِ چھُ نارمَلٕے آسان تِمَن گژھِ یہِ پانٕے ٹھیٖک نہَ یہِ چھُ نارمَل آسان تُہۍ یِیِو صُبحَس مطلب صُبحَس یِیٖزیو تُہۍ اَکھ بَجے پَتھ کُن أسۍ آسَو تٔتی تہٕ أسۍ وُچھَو پتہٕ تٔمِس کیٛاہ دٔلیٖل چھِ تہٕ اَسہِ چھِ تِم اِنٛجَکشَن ایٚوَیلیبُل أسۍ کَرَو تٔمِس اِنٛجَکشَن اَکھ تہٕ سُہ گژھِ پتہٕ پانٕے ٹھیٖک آ بِلکُل مطلب اَکھ بَجے پَتھ کُنتھ ییٖزیو تُہۍ أسۍ آسَو تٔتی

اَدٕ کیٛاہ ٹھیٖک چھُ مگر اَکھ بَجے پَتھ کُنٕے اَدٕ کیٛاہ ٹھیٖک چھُ تہٕ صُبحَس ییٖزیٚو أسۍ وُچھَو اَدٕ سا بِہِو اسلامُ علیکُم